بہٕ چھُس اکثر گژھان پاس کٮ۪ن گامَن منٛز تہٕ شہرن منٛز واریاہ کامہِ چھِ آسان تہٕ بیٚیہِ چھِ مےٚ الگ الگ گامَن منٛز واریاہ دوس تہِ تہٕ بیٚیہِ چھِ پٮ۪وان کالیج تہِ گژھُن شہرَس منٛز کُنہِ ساتہٕ چھِ کانٛہہ دوس کَران فون کہِ اَسہِ چھُ کینٛہہ کٲم تہٕ پَتہٕ پٮ۪وان تٕمَن تہِ اَسہِ سَمکھٕنۍ گژھُن تہٕ ہَفتَس منٛز چھُس بہٕ کَم سے کَم ژور پانٛژھ پانٛژھِ پھِر گژھان سَمکھِنۍ تہٕ بیٚیہِ چھُ واریاہ کینٛہہ کٲم آسان